ہیٚلو اَسلام علیکُم تُہۍ چھِو حظ ڈاکٹَر اَدنان ونان آ بہٕ چھَس بہٕ حظ چھَس پیشنٛٹ اَنَم عادِل مےٚ چھُ اَنَم عادل ناو مےٚ حظ اوس وَنُن أکیٛاہ یہِ آ تۄہہِ چھُو ڈاکٹر صٲب تُہۍ چھُو حظ أمکی ڈاکٹر اَمی کوٚر مےٚ تۄہہ فون بہٕ ٲسٕس تُہُنٛد نَمبَر اوترٕ پٮ۪ٹھٕ ژھانڈان بہٕ ٲسٕس ایٚکچُلی یُتھُے مےٚ حظ چھُ تھوڑا بہت حظ مَنزٕ دۄہَس منٛز سُہ پٮ۪نِک اٹیک ہیوٗ یِوان ڈِپرٛٮ۪شَن باسان پَنٛنِس پانَس منٛز بہٕ چھَس سونٛچنہِ لَگان یا بہٕ بہٕ چھَس نہٕ ہٮ۪کان پَنٕنۍ نِنٛدٕر پوٗرٕ کٔرِتھ کِہیٖنۍ نہٕ بیٚیہِ چھُ مےٚ تھوڑا بہت سُہ اٮ۪نزایٹی باسان زیادٕ جلدی شَرارت کھَسان مےٚ چھُ تھوڑا بہت مےٚ ؤنۍ تَو ڈاکٹر صٲب یہِ کیاہ مےٚ کٔمۍ سۭتۍ گژھِ یہِ ٹھیٖک تُہۍ ؤنۍ تو مےٚ تھوڑا بہت اَہن حظ اَہَن حظ اَہَن حظ اہن حظ اہن حظ کِہیٖنۍ اَہن حظ اَہَن حظ

آ اہن حظ بہٕ حظ چھَس بہٕ چھَس ڈاکٹر صٲب بہٕ چھَس کران تی مَگر سَم ہو مےٚ چھُنہٕ زَن دِلَس ٹھہران کِہیٖنۍ نہٕ مےٚ چھُنہٕ کُنہِ وِزِ گژھان سۄ گَبراہٹ اَچانک آسہٕ بہٕ بِہِتھ مےٚ گژھِ گَبراہٹ یا کیٚنٛہہ گژھِ مےٚ مےٚ چھُنہٕ تَمہِ وِز تَران سَمٕجھ کیٚنٛہہ بہٕ کیٛاہ کَرٕ اَہَن حظ اَہن حظ اہن حظ بہٕ بہٕ حظ چھَس پوٗرٕ واریاہ زیادٕ پوٗرٕ کوٗشِش کران کہِ بہٕ کَررٕ ہا اِنٹریکشَن نَوے نَو مَگر اَگر مےٚ کُنہِ کَتھِ یا کُنہِ یَتھ چیٖزس بہٕ چھَس تَتھ خٲطرٕ واریاہ زیادٕ سونٛچان مےٚ چھےٚ واریاہ سیٚنزِٹِونٮ۪س نا أنٛدٕرۍ کِنۍ کہِ بہٕ چھَس واریاہ سونٛچان تَمہِ وجہ سۭتۍ چھِ مےٚ گژھان پَتہٕ تِم اچھا ٹھیٖک مگر ڈاکٹر صٲب بہٕ کیٛاہ دَوا ہیٚکہٕ کھٮ۪تھ وٕنکیٚنَس زَن اِمِجیٹلی اگر مےٚ یِژھ پرٛابلِم آسہِ یِوان اَہن حظ ڈو مےٚ چھُ مطلب زیادٕ بیٚیہِ اچھا اچھا مےٚ چھِ بیٚیہِ زیادٕ حظ بٕلَڈ پرٛیشَر تہِ لو روزان بہٕ چھَس یا یتھُے بہٕ بِہِتھ چھَس آسان بہٕ چھَس یَقدَم وَنان مےٚ حظ کوٚرُن گَرٕدَنۍ دۄد اَہَن حظ

ہہ ہہ اچھا شُکریہ شُکریہ میم شُکریہ شُکریہ